کَشمیٖری کٲشِر لنٛگویج ہَسا اوٚبرے کَمہِ سۭتۍ تہٕ ییٚلہِ زَن وارِیاہ ڈِبیٚٹس آے کَرنہٕ کٲشِر لنٛگویج پٮ۪ٹھ نِوٕز چَنلَن پٮ۪ٹھ آیہِ کَرنہٕ یا یوٗنِوَرسِٹیٖزَن منٛز آیہِ پروگرام کَرنہٕ بٔڑۍ بٔڑۍ پروگرام آے کَرنہٕ یُنورسٹیٖزَن منٛز فا کٔشیٖر کٲشِر لینٛگویج پرٛٮ۪موٹ کَرنہٕ موٗجوٗب یہِ ہَسا گٔے پَتہٕ اِنٹہٕ اِنٹَرنیشنٔلی ہَسا گٔے یہِ رِکاگنایز کٲشِر لنٛگویج